اَسلام وعلیکُم چھُو حظ ٹھیٖک مےٚ ہسا کَرے اِسلام آباد فرٛی فِرٛج کَمپٔنی پٮ۪ٹھ فون تُہۍ چھُو حظ ٹھیٖک اَسہِ ہسا اَنیٛاو اوترٕ اَتہِ فٕرٛج سُہ حظ چھُ سُہ چھُ خراب واریاہ سُہ چھُنہٕ کِہیٖنٛۍ کِہیٖنٛۍ تہِ چھُنہٕ سُہ فٲیدَے دِوانے مےٚ ییٚلہِ فِرٛج اَنیٛاو مےٚ واتنو سُہ گَرٕ گَرکیٛو دوٚپ تۄہہِ کٔروٕ واریاہ اَصٕل کٲم فِرٛج اوٚنوٕ یہِ چھُ لَگان یَتھ موسمَس منٛز گَرَم موسمَس منٛز چھُ یہِ لَگان بَکار ترٛیش چھِ روزان ٹھنٛڈ یا باقٕے آیٹَم چھِ روزان ٹھیٖک اَمہِ سۭتۍ یہِ کٔرٕو تۄہہِ واریاہ اَصٕل کٲم تِم حظ گٔیے خۄش مگر ییٚلہِ مےٚ تَتھ

تٔمۍ ہسا کٔر نہٕ کٲم کِہیٖنۍ سُہ اوس بِلکُل خراب سۄ چھِنہٕ یہِ چھِنہٕ کیٚنٛہہ یہِ کۄس کَمپٔنی چھِ ییٚمہِ پٮ۪ٹھٕ تۄہہِ یہِ اوٚنوٕ یہِ چھِ واریاہ خراب کَمپٔنی کِہیٖنٛۍ دیُت نہٕ تٔمۍ کانٛہہ فٲیدَے دیُت نہٕ اَسہِ مےٚ وَنیٛاو پنٕنٮ۪و دوستَو کہِ پاوَر ہیٚکہِ کَم ٲسِتھ مگر یہِ آسہِ کَمپٔنی اَصٕل مگر تہٕ پاوَر چھُ ٹھیٖک آسان اَسہِ یہِ چھُنہٕ کِہیٖنٛۍ کٲمٕے کَران یہِ تھاوان چھِ اَتھ مںٛز چیٖز تِتھُے چھُ سُہ آسان یہِ چھُنہٕ ٹھنٛڈ کَران کِہیٖنٛۍ یہِ چھُنہٕ ٹھیٖک تھاوان کِہیٖنٛۍ چیٖزَس یہِ چھُو تِتھُے یہِ چھُ واریاہ کَمپٔنی خراب پَتہٕ حظ گٔیاو یہِ خراب مےٚ اوٚن حظ میکنِک تہِ اوٚن مےٚ ییٚلہِ مےٚ سُہ گَرٕ واتنو تٔمۍ سنٛمبھول سُہ تٔمۍ کوٚر سُہ ٹھیٖک دوٚپُن یہِ کَرِہا یہِ کَرِ حظ ٹھیٖک وۅنۍ یہِ ہیٚکہِ ٹھنٛڈ کٔرِتھ یہِ کَرِ کٲم پَنٕنۍ یُتھُے سُہ درٛاو اَسہِ تھٲو تَتھ منٛز کیٚنٛہہ چیٖز سُہ گوٚو بیٚیہِ خراب سُہ روٗد بیٚیہِ تِتھٕے پٲٹھۍ پَتہٕ حظ گوٚوُس بیٚیہِ دۄہ بیٚیہِ تٔمِس میکنِکَس مےٚ دوٚپمَس ہے سُہ حظ گوٚو بیٚیہِ خراب تُہۍ یِیِو بیٚیہِ توٚتانۍ پَتہٕ حظ آو سُہ بیٚیہِ تٔمۍ دِژ تَتھ بیٚیہِ نظر تہٕ گوٚو سُہ ٹھیٖک چَلیو سُہ سُہ ووٚتھ تہٕ گوٚو گَرٕ اَسہِ تھوٚو تَتھ منٛز کیٚںٛہہ چیٖز تہٕ ترٛیش تھایے اَسہِ تَتھ منٛز سۄ گٔے نہٕ ٹھنٛڈ کیٚںٛہہ سۄ روٗز تِژھٕے بیٚیہِ پَتہٕ حظ گٔے أسۍ تٔمِس بیٚیہِ دۄہ گَرٕ ہَے تۄہہِ ہَے پۅنٛسہٕ نیٖوٕ مےٚ واریاہ کِراے لٔج اور تانۍ تۄہہِ نے حظ کِہیٖنٛۍ ٹھیٖکٕے کوٚروٕ یہِ یے چھُ بیٚیہِ خرابٕے اَسہِ کیٛاہ فٲیدٕ آو تیٚلہِ تۄہہِ نِش پَتہٕ آو سُہ بیٚیہِ دوٚپُن مےٚ سنٛمبھول پَنٕنۍ کِنۍ یہِ چھِ کَمپٔنی واریاہ خراب یہِ چھِ ڈُبلِکیٹ کَمپٔنی یِم چھِ کَران یِہَے ڈُبلِکیٹ چیٖز چھِ یِم بَناوان اَتہِ ڈُبلِکیٹ چیٖز چھِ یِم کٕنان اَتہِ یہِ ہیٚکہِ نہٕ ٹھیٖک گٔژھِتھ کیٚنٛہہ یہِ چھِ کَمپٔنی ڈُبلِکیٹ